اِنڈیاہَس منٛز چھےٚ یِوان آفِشَل لنٛگویج ماننہٕ ہِنٛدی ییٚتہِ چھِ زیادٕ سانہِ کَنٹِرٛی منٛز چھِ زیادٕ ہِنٛدی وَنان مگر ییٚتہِ چھِ واریاہ ییٚتہِ چھِ زٕتووُہ زٕتووُہ زٕتووُہ لٮ۪نٛگویجِز آمٕژ رَجِسٹٲڈ کَرنہٕ یِم أسۍ ییٚتہِ وَنان چھِ سانہِ ییٚتہِ سانہِ زبان چھےٚ زٕتووُہ چھےٚ یِوان آمژٕ کَرنہٕ تَتھ منٛز چھِ یِوان تامِل چھِ یِوان اُردوٗ چھِ یِوان مہراٹھی چھِ یِوان گُجراتی چھِ یِوان یِم چھِ کینٛہہ لنٛگویجِز یِم ییٚتہِ بولنہٕ چھِ یِوان ییٚتہِ چھِ أسۍ چھِ ییٚتہِ ہرکانٛہہ لٮ۪نٛگویج کَران یوٗز کیٛاہ کہِ کیٛازِکہِ کوٚمنِکیٹ أکِس بیٚکِس کَرنہٕ خٲطرٕ لنٛگویج چھِ آنلی وے ٹُہ کوٚمنِکیٹ أکِس بیٚکِس سۭتۍ کِتھ کَنۍ ہٮ۪کو أسۍ کَتھ باتھ کٔرِتھ تمی منٛز چھِ ییٚتہِ چھِ لںٛگویجَن منٛز تہِ ڈایؤرسِٹی ییٚتہِ چھِ اَ مَلٹی لنٛگویجِز یِوان بولنہٕ ییٚتہِ چھَنہٕ اَکٕے آفِشَل لنٛگویج کِہیٖنۍ ہاں موسٹ کامَن یۄس آفِشَل لنٛگویج چھےٚ سۄ چھِ ییٚتہِ نَس ہِنٛدی یِوان وَننہٕ ییٚتہِ چھِ أسۍ کَران تامِل اُردوٗ کوٚمنِکیٹ کَرنہٕ خٲطرٕ چھِ ییٚتہِ ہرکانٛہہ لنٛگویج یۄس أسۍ پانہٕ ؤنۍ أکِس بیٚکِس سۭتۍ کوٚمنِکیٹ کَرو ییٚتہِ چھِ تاکہِ أکِس بیٚکِس سۭتۍ ملو تھرٛوٗ لنٛگویجو سۭتۍ چھِ أسۍ أکِس بیٚکِس سۭتۍ ہٮ۪کان زٲنِتھ یا کوٚمنِکیٹ کٔرِتھ تاکہِ ییٚتہِ چھِ یۄس تہِ وٕنہِ کانٛہہ لنٛگویج تَگہِ سۄ چھِ أسۍ ہٮ۪کان ییٚتہِ سپوکٕن ہَرکُنہِ لنٛگویج منٛز چھِ ہٮ۪کان أکِس بیٚکِس سۭتۍ أسۍ کَتھ باتھ کَرٕ کٔرِتھ اَتھ منٛز چھَنہٕ کانٛہہ تہِ رٮ۪سٹِرٛکشَن کٲنٛسہِ گوٚژھ ہِنٛدی یی تَگُن کٲنٛسہِ گوٚژھ تَگُن مہراٹھی کٲنٛسہِ گوٚژھ تَگُن گُجراتی یا کٲنٛسہِ گوٚژھ تَگُن تامِل یا اُردوٗ چھِ ضٔروٗری مگر نہ ییٚتہِ چھِ یٔمِس یۄس پَنٕںۍ لٮ۪نٛگویج آسہِ سُہ ہیٚکہِ سۄ ییٚتہِ یوٗز کٔرِتھ تھرٛوٗ باقٕیَن لُکَن سۭتۍ ہیٚکہِ سُہ پَنُن کوٚمنِکیٹ کٔرِتھ